آ مےٚ چھِ کٔرۍ مٕتۍ واریاہ تم ایپ یوٗز یِمو ایپو سۭتۍ أسۍ فیس ٹُو فیس مِٹِنٛگ ٲسۍ کَران پنٕنٮ۪ن یارَن سۭتۍ پنٕنٮ۪ن گَرِکٮ۪ن سۭتۍ پنٕنہِ فیملی سۭتۍ یِم ایپ واریاہ ضروٗری چھِ آز کَل تاکہِ یِم تہِ اَسہِ دوٗر چھِ تِمَن سۭتۍ مُلاقات تِم وٕچھنہٕ خٲطرٕ چھِ واریاہ ضٔروٗری یہِ ایپ مےٚ ہَسا چھِ واریاہ ایٚکٕسپیٖریَنٕس اَتھ منٛز مےٚ ہَسا گوٚو لَگ بگ دَہ بَہہ ؤری یہِ ایپ یوٗز کَران